اَگر اَسہِ پنٛنِس گَرَس منٛز یِم آسان چھِ کٮ۪ٹلٕز تہٕ دۄہَس دۄہَس دۄہَس کیٛاہ کیٛاہ اٮ۪کٹِوٹی چھِ اَسہِ پٮ۪وان کَرنہِ تِہٕنٛز کِیَر کَرنہٕ خٲطرٕ وٕںکٮ۪نَس أکِس گَرَس منٛز کٮ۪ٹَل آسٕنۍ یا کانٛہہ تہِ جانوَر آسُن کانٛہہ اَنِمٕل آسُن وٕنکٮ۪نَس چھِ بٔڑ بار رٮ۪سپانسٕبٕلٹی آسان یہِ گَرٕ والٮ۪ن پٮ۪ٹھ تِکیٛازکہِ آز چھِ پٮ۪وان بَرابَر ٹیک کِیَر کَرٕنۍ تمَن بَرابَر أکِس اِنسان سٕنٛدۍ پٲٹھۍ یِتھ کٔنۍ اِنسانَن چھِ پٮ۪وان کَرٕنۍ اِمنَیزیشَن وقتہٕ وقتہٕ وقتہٕ وقتہٕ چھِ تمَن پٮ۪وان ڈاکٹَرَس تہِ ہاوٕنۍ وقتہٕ وقتہٕ گژھِ تمَن غزا تہِ آسُن اِتھَے کٔنٮ۪تھَن بَرابَر أکِس جانوَرَس تیٚمِس تہِ گژھِ آسُن غزا تٔمِس تہِ گَژھن باقٕے باقٕے چیٖز آسٕنۍ تاکہِ سُہ کَرِ تاکہِ گَر وول کَرِ یِم اٮ۪کٹِوٹیٖز أمۍ مۄکھ پنٛنہِ فُل فِل یِم أمِس دۄہَس أمِس کِیَر کَرنہٕ خٲطرٕ پٮ۪وان چھِ کَرنہِ اَکھ جانوَر رَچھُن اَکھ کٮ۪ٹَل رَچھُن پنٛنِس گَرَس منٛز تہِ چھُنہٕ سَہَل کَتھ کِہیٖنۍ اَتھ چھُ بَرابَر اَکھ اِنسان لَگان بَرابَر أمِس ٹیک کِیَر کَرنہٕ خٲطرٕ أمِس چھَلنہٕ خٲطرٕ أمِس صاف کَرنہٕ خٲطرٕ أمۍ سُنٛد اوٚند پوٚک صاف تھاونہٕ خٲطرٕ بٔلکہِ سُہ جاے صاف کَرنہٕ خٲطرٕ تہِ یَتھ جایہِ یہِ اِنسان یَتھ جایہِ أسۍ یہِ کٮ۪ٹٕل تھاوان چھِ امۍ خٲطرٕ چھِ وٕنکٮ۪نَس یَمَن گَرَس منٛز واریاہ یِم کٮ۪ٹلٕز آسان چھِ تِم چھِ وٕنکٮ۪نَس کَران کٲم أڑۍ چھِ تِمَن منٛز تِتھۍ تہِ یِمہٕ باقی تہِ چھِ یِم اَنان باقٕے لیبَر تہِ چھِ امۍ خٲطرٕ تھاوان تاکہِ تم کَرَن تٕمَن کِیَر تٕمہٕ وٕچھَن کہِ کٲنٛسہِ مَہ چھِ یِمَن منٛز ڈاکٹَر سٕنٛز ضوٚرَتھ یا کٲنٛسہِ مَہ چھِ امۍ منٛز چھَلنٕچ چھۄکنٕچ ضوٚرَتھ یا کٔمِس کٔمِس ہِیِس کیٚمہِ غزہٕچ چھِ ضوٚرَتھ پٮ۪وان دۄہَس منٛز وٕنکٮ۪نَس چھِ اَلگ اَلگ طرہٕکۍ غزا یِمَن خٲطرٕ تہِ آمٕتٮ۪ن یِتھ کٔنٮ۪ن اِنسان چھِ بَرابَر اَکُے غزا کھٮ۪وان کَنٹِنیوٗ کیٚنٛہہ تِتھ کٔنۍ چھِ یِمَن تہِ پٮ۪وان اَلگ اَلگ غزا تھاوٕنۍ گوٚو کہِ وٕنکٮ۪نَسَن کٮ۪ٹَل رَچھِنۍ پنٛنِس گَرَس منٛز یہِ چھِ اَکھ بٔڑ بارٕ زِمدٲری بٔلکہِ وَنو کہِ أڑۍ چھِ امۍ سۭتۍ یِمَن اَڑٮ۪ن ہٕنٛدۍ خٲطرٕ چھِ یہِ بَنیٛومُت روزگارُک تہِ ذریعہ ییٚلہِ أکِس گَروٲلِس واریاہ چھِ آسان سُہ چھِ باقیَن اَنان تہٕ سُہ چھِ تمَن ایز لیبَر تھاوان پنٛنِس گَرَسن منٛز ییٚلہِ تم ایز لیبَر تٕم تھٲے تہٕ سُہ چھِ بَنان باقیَن ہٕنٛدۍ خٲطرٕ روزگارُک ؤسیٖلہٕ یِمَن جانوَر رَچھِنۍ اَتھ چھِ واریاہ کِیَر چھِ پٮ۪وان ضوٚرَتھ مگر امۍ سۭتۍ چھِ گَرٕ وٲلِس واریاہ آمدٲنی تہِ ہُران بٔلکہِ چھِس تٔمِس تٔمۍ سُنٛد روزگار چھِ ٹوٹلی ڈِپٮ۪نٛڈ کَران کٕمَن پٮ۪ٹھ یِمَن کٮ۪ٹلَن پٮ۪ٹھ أسۍ وَنو کہِ صُبحٲن پٮ۪ٹھَے چھِ گژھان إہٕنٛز کِیَر سِٹاٹ یِمَن ترٛیش یِمَن غزا یِم ڈاکٹَرَس ہاوٕنۍ إہٕنٛز ہَرٕ کانٛہہ کٲم کَرٕنۍ یِمَن صاف صفٲیی ہُنٛد خیال تھاوُن تٕمہٕ جایہِ صاف تھاونہِ یِمَن جایَن یِم آسان چھِ اِتھ کٔنۍ چھِ أکِس مٔزوٗرَس فُل اَکھ دۄہ یِمَن کِیَر کَرنَس منٛز گژھان مگر گَرٕ وٲلِس چھِ واریاہ نفع تہِ یِوان سُہ چھِ کُنۍ ساتَن امۍ منٛز مارکٮ۪ٹِنٛگ تہِ کَران ییٚلہِ تٔمِس باسان چھِ کہِ میٛٲنِس گَرَس منٛز چھِ وٕنۍ واریاہ یا مےٚ چھِ وٕنکٮ۪نَسَن ضٔروٗرت امِچ تٔمۍ ویٖزٮ۪ن چھِ سُہ ہٮ۪کان کٔرِتھ یِمَن مارکٮ۪ٹِنٛگ تہِ سُہ چھِ تٔمۍ ساتَن پَنٕنۍ اِنکَم تہِ إہنٛدِ پٮ۪ٹھ أرٕن کَران وٕنکٮ۪نَسَن تہِ چھِ گامَن منٛز واریاہ لُکھ ٹوٹَل ڈِپٮ۪نٛڈ کَران یِمَن کٮ۪ٹَلَن پٮ۪ٹھ پنٛنہِ اِنکَم موٗجوٗبَن سو کہِ تٕم چھِ واریاہ جادٕ رَچھان تہٕ پَنٕنۍ اِنکَم کَران امۍ پٮ۪ٹھ پوٗرٕ تہٕ یِمَن چھِ کِیَر تہِ پٮ۪وان واریاہ کَرٕنۍ مگر یِمَن چھِ وٕنکٮ۪نَسَن نفع تہِ واریاہ کٮ۪ٹَل رَچھنہٕ باپَتَن گژھِ اِنسانَس گۄڈٕنٮ۪تھ پانَس تہِ آسٕنۍ کَم سے کَم تیٖژ اِنکَم سِٹاٹَس کہِ سُہ ہیٚکہِ اَکھ جانوَر گَرَس منٛز رٔچھِتھ اَکھ جانوَر رَچھنہٕ خٲطرٕ یِم تٔمِس ضٔروٗریاتہِ ضٔروٗرَت چھِ تم چھِ تٔمِس پوٗرٕ کَرٕنۍ تٔمِس گژھِ گاسہٕ آسُن تٔمِس گژھِ پھَل آسُن تٔمِس گژھِ یِمَن کِیَر کَرنہٕ خٲطرٕ اَکھ نَفَر آسُن تٔمۍ خٲطرٕ گژھَن تٔمِس پونٛسہٕ آسٕنۍ گوٚو گۄڈٕنٮ۪تھ گژھَن أمِس اِنسانَس اِنسانَس نِشَن تہِ کیٚنٛہہ ذریعہ آسٕنۍ کیٚنٛہہ سورسٕس آسٕنۍ ییٚمۍ سۭتۍ سُہ یِمہٕ رٔچھِتھ ہیٚکہِ تٔمۍ پَتَن چھِ تٔمِس یِم واپَس تہِ اورٕ ہٮ۪کان فٲیدٕ دِتھ